ییٚلہِ بہٕ باہہ وُہُر اوسُس پَتہٕ ہیٚچھ مےٚ تمہِ دوہہ ہیٚچھ مےٚ سوِمٕنٛگ گۄڈنیٚتھ ہیٚچھ مےٚ اَتھَن اَتھَن ہٕنٛز مومیٚنٹ بیٚیہِ کھورٕچ مومیٚنٹ تیوٗتاہ تہٕ اوسُس نہٕ بہٕ آبَس کھوژان کینٛہہ اَلبَتہَ ییٚلہِ آب آسہِ ہا زیادٕ تیز بیٚیہِ آسہِ ہا آب زیادٕ سوٚن تھوڑا بہت اوسُس بہٕ کھوژان مےٚ اوس دوس اکھ تٔمِس ٲسۍ لِٹِل بِٹ نالیج سومِنٛگ ہٕنٛز تٔمی ہیٚچھنووُس بہٕ سومِنٛگ تٔمی وُون مےٚ بہٕ کِتھ کنۍ کَرٕ مومیٚنٹ اَتھَن اَتھَن سۭتۍ سۭتۍ کٕتھ کنۍ بَناوٕ بہٕ بیلنٕس یہِ کیاہ چھِ وَنان زَنٛگَن ہٕنٛز تٔمۍ دِژ مےٚ مِثال اَکہِ گاڈِ ہٕنٛز گٲڈ یمِس وَنان فِش چھِ تہٕ تٔمۍ کیاہ ٹِٹ بِٹٕس دِژ مےٚ تٔمۍ یمہِ سۭتۍ پتہٕ مےٚ سومِنٛگ ہیٚچھ